اَسلامُ عَلیکُم تُہۍ چِھوا شُپیٖن پیٚٹھ تۅہہِ چھُوا ذاکِر حَمید ناو تۅہہِ چھُوا ماز ماز تھاوان اَسہِ حظ چھُ خانٛدٕرس کیُتھ ماز ضروٗرت مازَس زٕ کۅینٹل چھِ اسہِ ضروٗرت اَہَن حظ آ آ بیٚیہِ حظ چھِ کۅکر تیٚے اَسہِ ضروٗرت کۅکر دَہ ترٕٛہ چھِ ضروٗرت اَہَن حظ آ ماز حظ یہِ أنٛدٕرِم ماز چھُنہٕ اسہِ ضروٗرت کیٚنٛہہ أنٛدٕرِم ماز چھُنہٕ ضروٗرت اَسہِ کیٚنٛہہ اَسہِ کوٗتاہ حظ گژھِ یہِ آ مَف تہِ چھِ تھاوِٕنۍ اوٚڈ کۅینٛٹل ہا مَژ آ اتھ کوٗتاہ حظ گژھِ مگر یہِ گژھِ سورُے فرٛیش آسُن تازٕ آ ٹھیٖک اتھ ہَے چھُ زیادے گژھان ڈِسکاونٛٹ یہِ گژھِ گژھُن آ سَتتھ ساس حظ نہَ تۅہہِ چھُوِ یہِ پانے کٔرُن ڈیٚلور یور

پَتہٕ کوٗتاہ گژھِ اسہِ یہ سوٗرُے چَلو ٹھیٖک چھُ یہِ حظ چھُ نٔیہِ ریٚتہٕ اَنُن اسہِ دٔہِم تٲریٖخ

آ چَلو چھِ حظ ٹھیٖک تیٚلہِ اَسلامُ عَلیکُم